وعلیکُم اسلام شُکُر خُدایَس کُن تُہۍ چھُو ٹھیٖک آ میٖر ٹٮ۪کٕسٹایِل کرالہٕ پوٗرہ چھِ أسۍ جاوید احمد آ سَجاد صوب کٔریُو حُکُم شُکُر شُکُر تُہۍ چھُو پانہٕ ٹھیٖک فےٚ آ پھٮ۪رَن تہِ چھِ اَسہِ واریاہ کالٹی منٛز پھٮ۪رَن

اچھا اچھا مےٚ مےٚ نِش چھِ واریاہ کالٹی پھٮ۪رَن مان ژٕ آ واریاہ حظ ذاژ چھِ تِم واریاہ کالٹی چھِ ہاے کالٹی چھِ تِمَن اَتھ منٛز چھِ ڈینگجا والیٚن ہُنٛد چھِ ریڈ ایٚنٛڈ ٹٮ۪لٲرٕز چھِ او سی این والیٚن ہُنٛد چھِ تۄہہِ کمیُک چھُو ضوٚرَتھ تۄہہِ آ آ ڈیگچَن والیٚن ہُنٛد چھِ واریاہ اَصٕل او سی ایٚن والیٚن تہِ چھِ ریڈ ایٚنٛڈ ٹیلٕز چھی آز آمُت نوٚو لیر ریڈ ایٚنٛڈ ٹیلَر یِتہِ چھِ اَکھ ژےٚ چھِ ژٕ چھُکھ مےٚ نِش پرون کَسٹَمَر ژےٚ چھی نہ یہِ ؤنیُک تام نیُمت ریڈ ایٚنٛڈ ٹیلَر آ ڈِگجَن والیٚن ہُنٛد چھِ ژےٚ نیُمت اوس یِوان اگر ژےٚ وۄنۍ اَژکھ بہٕ دِمَے ژےٚ ریڈ ایٚنٛڈ ٹیلَر ہُنٛد سُہ چھِ واریاہ اَصٕل تَتہِ چھِ دِمَے اَصٕل کالٹی اَصٕل کالٹی تہِ چھِ بیٚیہِ دِمَے بہٕ اَصٕل ریٹَس تَتھ چھی ہُم نِش اَصٕل ریٹ بیٚیہِ چھِ سُہ کالٹی تہِ اَصٕل اگر تُہۍ ؤنیُو بہٕ دِمو تۄہہِ سُہ چھِ واریاہ اَصٕل

نہ بِلکُل بِلکُل تۄہہِ تۄہہِ آسیو ماقوٗل ریٹ ماقوٗل ریٹ یُس ریٹ تۄہہِ کُنہِ جایہِ بَنہِ مان ژٕ أمۍ کَم بَنیو تۄہہِ کُنہِ جایہِ یہِ تۄہہِ بہٕ وٕنۍکٮ۪نَس ژٕ چھُکھ مےٚ پرون کسٹَمَر تۄہہِ دِمَو بہٕ واریاہ اَصٕل ریٹَس پٮ۪ٹھ اَلبتہ دۄیم چیٖز چھِ یُس دۄیِم چیٖز سُہ چھِ کالٹی اَصٕل سُہ چھِ واریاہ کالٹی اَصٕل تہٕ تَتھ آیہِ نہٕ ؤنیُک تام تہِ شکایت کِہیٖنۍ تِکیٛازِ سُہ یِمَو تہِ استعمال کوٚر تَتھ آیہِ نہ شکایتاہ وکایتاہ کیٚنہہ أمۍ موجوٗب چھُسٕے بہٕ کیٛازِ ژٕ چھُکھ مےٚ پرون کَسٹَمَر تَوَے چھُسٕے بہٕ ژےٚ سُہ ریڈ ایٚنٛڈ ٹٮ۪لَر تہِ سُے دِوان کیٛازِ سُہ چھی نہٕ ژےٚ ازمومُت کیٚنہہ مگر سُہ چھُسَے بہٕ ژےٚ پَنٛنِس بروٗسَس پٮ۪ٹھ دِوان سُہ ریڈ ایٚنٛڈ ٹٮ۪لَر یُس کمپنی چھِ سُہ چھی یہِ پھٮ۪رَن یہِ چھی اَصٕل اور تۄہہِ خٲطرٕ تہِ گژھِ تُہٕنٛدٮ۪ن بَچَن خٲطرٕ تہِ گژھِ یہِ اَصٕل آ بَس ٹھِ بَس ٹھیٖک چھِ تُہۍ یِیِو تُہۍ آ تُہۍ کریُو اَکھ دۄہ مقرر سُہ یِیِو مےٚ نِش کیٚنہہ چھِنہٕ پرواے بہٕ چھُس ییٚتی آسان تُہۍ ییٖزیو ییٖزیو تۄہہِ آسیو یُنٕے تُہۍ یِیُو بیٚیہِ دِمَو بہٕ ماقوٗل ریٹ بِلکُل آسہِ تۄہہِ ماقوٗل ریٹ واریاہ اَصٕل ریٹ آسہِ تۄہہِ بہٕ دِمَو تۄہہِ اِنشاء اللہ بیٚیہِ چھِ ریڈ ایٚنٛڈ ٹٮ۪لَر سُہ چھِ اَصٕل کم بیٚیہِ تٔمۍ یژھ تہِ تٔمی علاوٕ تہِ اگر تُہۍ یژھیو کانٛہہ نیُن سُہ وُچھُو تُہۍ ییٚتہِ کہ البتہ یہِ دیُتمَو مےٚ تۄہہِ پَنٛنہِ سَجَشین ریڈ ایٚنٛد ٹٮ۪لَر چھُو تۄہہِ اَصٕل چھا ٹھیٖک ٹھیٖک چھےٚ حظ آدٕ آدٕ بِہیُو حظ خُدایَس سوال آدٕ حظ بِہیُو حظ خُدایَس سوال